پٲٹھۍ چھِ نَژُن پٔتمہِ کینٛہہ سُہ ؤریو پیٚٹھ واریاہ بَدلیومُت پرٛون نَژُن یُس اوس سُہ اوس واریاہ سُہ آسان واریاہ لوٚت لوٚت اوس تِمَن نَژَن یِوان مگر آز آز چھِ واریاہ فاسٹ واریاہ تیز رَفتٲری سان نَژَن لوٗکھ وۄٹ وۄٹ کَران دیٹ اِز اِٹ